یۄس بَس چھِ اوبویسلی پیسنجر بَس چھِ یَتھ منٛز بہٕ ٹراوٕل گوٚوس بہٕ اَکہِ دۄہ اٮ۪کٕسکرشن ییٚلہِ مےٚ وٕچھ سۄ تَتھ منٛز ٲسۍ آلموسٹ فِفٹی ٹوٗ سیٖٹٕس یَتھ منٛز فِفٹی ٹوٗ پیسینجر ہٮ۪کن بِہتھ پانژھ شےٚ وِنڈو ٲسۍ تہٕ پانٛژھ شےٚ وِنڈو ٲسۍ اَمہِ علاوہ یۄس سٔٹوریج کیریر یُس چھُ تَتھ منٛز سیٖٹٕس آسہٕ تَتھ اوبویسلی سۄ چھِ ڈِزلس پٮ۪ٹھ چلان اوبویسلی ییٚلہِ مےٚ وٕچھ ڈریورن ترٛوو تَتھ ڈِزٕل باقٕے چیٖز ییٚلہِ بہٕ ییٚلہِ مےٚ پَننٕنۍ ٹریپ پٮ۪ٹھ اوس گژھُن مےٚ اوس گژھُن پَنٕننۍ اوبویسلی شُوپین پٮ۪ٹھ پہلگام اٮ۪کٕسکرشن تَمہِ ساتہٕ گوٚوس بہٕ أکِس بَسہِ منٛز تَتھ آسہٕ اَصٕل سیٖٹہٕ آلموسٹ فِفٹی ٹو سیٖٹہٕ آسہٕ تَتھ فِفٹی ٹوٗ نہٕ فِفٹی ٹوٗ نہٕ کیٚنٛہہ تھٔٹی تھری تویٹی آلموسٹ سیٖٹہٕ یَتھ منٛز فِفٹی ٹوٗ پیسینجٲرٕس اوبویسلی یَتھ منٛز فِفٹی ٹوٗ پیسینجٲرٕس واتن زٕ ژور سیٖٹہٕ پانٛژھ شےٚ وِنڈوز آسہٕ سۄ ٲسۍ واریاہ بٔڑ بَس ٲسۍ اوبویسلی بَس ٲسۍ سۄ بٔڑ یَتھ منٛز واریاہ لیڈیٖز آسہٕ مٮ۪ن آسہٕ یَتھ آلموسٹ ییٚتہِ پٮ۪ٹھ مےٚ کِراے ٲسۍ آلموسٹ پنٛژھ شیٹھ رۄپیہِ